ہٮ۪لو وعلیکُم السلام آ أسۍ چھِ پلیٖس آفِسر اچھا اچھا نہٕ نہٕ وٕنہِ وٕچھ نہٕ اسہِ یہِ کر گٔے حظ ژوٗر تۄہہِ یہِ شک وق ما چھُو کٲنسہِ پٮ۪ٹھ اچھا پرواے چھُنہٕ کیٚنہہ أسۍ کرو اِنویشٹگیشَن أسۍ رٹہٕ ہون سہُ أسۍ وٕچھو تُہندِس گرَس منٛز تہِ کیاہ چھِ گومُت ژوٗر کیٚنہہ چھُنہٕ کیٚنہہ یہِ کر گٔیو ژوٗر کر کٔژِ بجہِ گٔیو اچھا ٹھیک یہِ چھِ گٔمٕژ تیٚلہِ یہِ صبحٲے ژوٗر صُبحٲے چھا گٔمٕژ ژوٗر کِنہٕ رٲتھۍ کیُتھ کٔرٕکھ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ پرواے أسۍ دِمو نظر یہِ کَتہِ پٮ۪ٹھ چھُو تُہۍ تُہۍ کٔتہِ پٮ۪ٹھ چھُو آچھا اچھا یہِ چھا یہ چھِ یہِ آسہِ تیٚلہِ یہوٚے کیٚنہہ چھُنہٕ أسۍ وٕچھ ہون أسۍ گٔژھو أمِس گرٕ تہِ أسۍ ژَٹو أمِس ایف آی آر کیٚنہہ نہ حظ چھُنہٕ پرواے أسۍ کَرو پٔننۍ پورٕ کوٗشش تۄہہِ دیاناوَو واپس یہِ ژوٗر یم یہِ کٔرمٕژ چھےٚ أسۍ کرناوہون یہِ وٕچھو یہِ کٔمۍ چھِ کٔرمٕژ أسۍ یہِ تہِ آسہِ تٔمِس اَتھِ تہِ واتناوو أسۍ واپس تۄہہِ نِش کیٚنہہ چھُنہٕ پرواے أسۍ وٕچھو ضروٗر یِمو أسۍ پگاہ یِمو أسۍ اوٗرۍ تہٕ أسۍ کرو تۄہہِ فون پگاہ یِمو أسۍ ضروٗر أسۍ اِنویٚسٹِگیٚشن کرنہِ أسۍ وٕچھو یہِ کُس چھُ ژوٗر أمۍ سُند گرٕ تہِ گژھو وٕچھو أمۍ ما آسہِ کیٚنہہ ژوٗر ووٗر بییہِ کہٕ تہِ کُنہِ جایہِ کرمٔژ پرواے چھُنہٕ کیٚنہہ أسۍ دیاناوَو تۄہہِ پٔنُن سۄن وارِ سورُے واپس ٹھیٖک چھُ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ أسۍ کرناوَو أمۍ یہِ نہٕ نہٕ تُہۍ أژۍزیٚو نہٕ کِہیٖنۍ أسۍ انَو پگاہ پَنُن ٹیٖم سورُے سۭتۍ أسۍ کرناوَو اَتہِ اِنوٮ۪ٹِگیٚشَن کیاہ کٔپٲرۍ کیاہ چھُ آمُت یہِ ژوٗر کِتھ کَنۍ چھُ آمُت بہٕ وٕچھ أسۍ کرو ضروٗر ضروٗر یِمو أسۍ پگاہ أسۍ کرو تٔمۍ وِزِ فون تۄہہِ تُہۍ تُلۍزیٚو تمہِ وِز فون أسی یِمو سورے سورُے سورُے ٹیٖم ہٮ۪تھ أسی وٕچھو یہِ کپٲرۍ چھِ ژوٗر أمۍ کٔرمٕژ بییہِ کَتِیٚن چھِ یہِ روزان تہِ یہِ اَنہٕ ہون أسۍ رٔٹِتھ أسۍ کرو کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ أسۍ وٕچھو تَمی وِزِ أسۍ یِمو ٹھیک چھُ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ ٹھیک چھُ تَمہِ وِزِ تُلۍزیو تُہۍ فون ادٕ سا ادٕ سا بہِو بِہِو